ہیلو السلام علیکُم وعلیکُم السلام ہاں بہٕ چھَس ڈاکٹر شایستہ ؤنِو جی حُکُم بہٕ چھَس آسان مارنِنٛگَس منٛز ساڑٕ ٲٹھ ٹُہ ساڑٕ دَہ بَڈگام وَلہٕ کیٚنہہ چھُنہٕ تُہۍ ہیِکِو صبُحٲے تہِ یِتھ کیٛازِ خیریَتٕے چھا تۄہہِ مَہ حظ چھِو کیٚنہہ ذہنی پَریشٲنی تُہۍ مَہ چھِو کیٚنہہ سونچان آسان نہ مےٚ باسان تُہۍ چھِو کیٚنہہ سونچان آسان سونچُن گژھِ نہٕ کِہینۍ تہِ تُہۍ ٲسۍزیو نہٕ سونچان کِہیٖنۍ تُہۍ ٲسۍزیو گرِکٮ۪ن منٛز روزان اَصٕل پٲٹھۍ ٹھیٖک چھا صُبحَن صُبحَن ییٖزیو تُہۍ ساڑٕ ٲٹھ مارنِنٛگ منٛز اَدٕ حظ اَدٕ حظ بِہِو اَلسلام وعلیکُم